اولڈر جَنٛریشَن تہٕ یَنٛگَر جَنٛریشَن لوٗکھ یِم پرٛانہِ لایٔفہِ پرٛٲنۍ لایِٔف ٲسۍ گُزاران پرٛانہِ جَنٛریشنہٕ ہٕنٛدۍ ٲسۍ یا لوٗکھ یِم أزِچ زِنٛدگی چھِ گُزاران یِمَن وَنان چھِ نِیو جَنٛریشَن واریاہ واریاہ مُحتِلِف ڈِفرَنس چھِ واریاہ مُختِلِف چھِ یِم دۅن یَنٛگَر جَنٛریشَن تہٕ اولڈر جَنٛریشَن واریاہ ڈِفرَنٛٹ چھِ اَکھ وَقت یُس گۄڈنؠُک وَقت اوس سُہ اوس واریاہ واریاہ چھُ سُہ مُختِلِف أزۍکہِ وَقتہٕ کھۄتہٕ گۄڈنؠتھٕے نِم نِمو أسۍ اَکھ کَتھ رَہن سہنُک طریٖقہٕ یُس پرٛانہِ جَنٛریشنہِ اوس سُہ چھُ مُختِلِف مُختِلِف واریاہ زیادٕ نَیہِ جَنٛریشنہِ پرٛانہِ جَنٛریشنہِ ہٕنٛدۍ یِم لوٗکھ ٲسۍ یِہُنٛد رہن سہن اوس واریاہ سِمپُل واریاہ سادٕ پَلو ٲسۍ گَژھان کَم اِستعمال صابَن ٲسۍ گَژھان کَم اِستعمال یِنہٕ گَژھنُک طریٖقہٕ اوس واریاہ کَم واریاہ اوس سِمپُل اوس آسان کِتھٕ پٲٹھۍ ٲسۍ روزان واریاہ ماڈٲرٕن ماڈٲرنایٔزیشن ٲس نہٕ کیٚنٛہہ أزِِچ یۅس یِہِ ینگر جَنٛریشَن چھُ اَتھ منٛز چھُ ماڈٲرنایٔزیشَن رہن سہنُک طریٖقہٕ چھُ واریاہ مُختَلِف کَمپِٹشَن چھُ پَلوَن ہُنٛد چھُ کَمپِٹشَن کھؠن چؠنُک طریٖقہٕ چھُ ڈِفرَنٛٹ یتھ نِیوِ یَنٛگ جَنٛریشنہِ منٛز لوٗکھ چھِ لوٗکھ پرٛانہِ جَنٛریشنہِ منٛز ٲسۍ لوٗکھ اَصٕل پٲٹھۍ پَنٕنہِ گرِ بَناوان کھؠوان چؠوان اَز چھُ لوٗکھ یُس نِیو جَنٛریشَن چھِ پرٛؠفَر چھِ کَران زیادٕ نیٚبرِم بازرُک کھا کھؠن چؠن کھؠون پرٛؠفَر چھِ کَران ٹایِٔم آسہِ نہٕ ٹایِٔم چھِ آسان کَم تہٕ ؤتھِو أسۍ گَژھو با نیٚبَر مطلب کھؠن چؠن کھؠنہِ بیٚیہِ چھِ دۆیِم یُس ایجوکیشَن ٲس تعلیٖم ٲس یہِ ٲس پرٛانہِ جَنٛریشنہِ واریاہ کَم لوٗکھ ٲسۍ پَران گامَس منٛز ٲسۍ زٕ آسان ترٛےٚ آسان یِم پَران ٲسۍ بیچلٲرٕس ٲسۍ کَران تِمَے ٲسۍ نوکری لَگان مَگر یُس نِیو جَنٛریشَن چھِ اَز چھِ ٲکِس گامَس منٛز پَنٛژاہ نَفَر آسَن پَنٛژاہوَے چھِ آسان بیچلٲرٕس کۆرمُت برٛوٗنٹھ ٲسۍ ہتہٕ منٛز زٕ نَفَر ترٛےٚ نَفَر نوکری لَگان اَز چھُنہِ ہتہِ منٛز اَکھ تہِ نوکری لَگان یُس جاب کَرِ بیٚیہِ چھُ یُس ایجوٗکیشن ٲس واریاہ مَطلب کورِ آسہٕ کَم پَران اَز چھِ کورِ واریاہ زیادٕ پَران یُس برٛوٗنٛٹھ وَقت اوس یہِ اوس واریاہ بہٕ وَنہٕ مِثال زِ آ برٛونٛٹھ ٲسۍ سوزان اَگر ڈاک ٲسۍ سوزان کٲنٛسہِ میسیج ٲسۍ سوزان خَبَر ٲسۍ سوزان سُہ ٲس ژورِِ دۅہۍ واتان پانٛژِ دۅہۍ واتان ڈاکہٕ ذٔریعہِ اَز چھُ نِیوٗ جَنٛریشن یۅس چھِ اکھ یہِ چھِ تیٖژاہ مُختِلِف اَز چھِ موٗبایِٔل فون اِستعمال گَژھان اَز چھِ یِم تہٕ اَز چھِ ٹیلی گرٛامَس تہِ اِستعمال گَژھان اَز چھِ واریاہ واریاہ یِم ٹؠکنالوجی چھِ تِم چھِ اِستعمال گَژھان اِسلیے یُس برٛوٗنٛٹھِم زَمانہٕ اوس یِم جَنٛ اولڈر جَنٛریشنہِ ٲس سُہ چھِ واریاہ واریاہ واریاہ واریاہ مُختِلِف یَتھ نَیہِ جَنٛریشنہِ کھۄتہٕ